آ بالکل یِم تہِ سٹوڈَنٹٕس پَنٕنۍ سکوٗلِنٛگ پاس کٔرِتھ یعنی کہِ ہایَر ایٚجوُکیشَن کَمپٕلیٖٹ کٔرِتھ چھِ سٲری یَژھان زِ اسہِ گَژھہِ اَکھ اصۭل جوٛاب میلُن زِ ییٚمہِ سۭتۍ تِہِنٛدِ فیملی تہٕ تِمَن تہِ بیٚنِفِٹ واتہِ یا بیٚیہِ پَننِس نَزدیٖکی ایریا ہَس منٛز چھِ تِم یَژھان جوٛاب کرُن ییٚمہِ سۭتۍ تِم یَژھان چھِ زِ سٲنۍ نوٛالیج تہِ بَڑھہِ تہٕ أسۍ ہیٚکو پَننہِ فیملی تہِ وقتہٕ وقتہٕ مدد کٔرِتھ تہٕ پَننہِ قومُک ناو روشن کٔرِتھ